ہر أکِس علاقَس منٛز چھِ اَکھ پَنٕنۍ لینٛگویج آسان یہِ لنٛگویج چھِ آسان اَمہِ چھِ بے بوٗدوٗدی خٲطرٕ اَمہِ چھِ لُکَن ہٕنٛدۍ سَمٕج دٲری خٲطرٕ یا اَمہِ خٲطرٕ کہِ لوٗکھ سَمجَن أکِس أکۍ سٕنٛز کَتھ أکِس أکۍ سٕنٛز خیالات یِتھٕے پٲٹھۍ چھِ اَکھ کَشمیٖری زَبان یُس ہِندوستان کِس پیٚٹھمِس علاقَس منٛز چھِ یِوان بولنہٕ یَتھ جموں اینٛڈ کَشمیٖر وَنان چھِ کَشمیٖرَس منٛز چھِ یِوان بولنہٕ ییٚتہِ لوٗکھ شیٖتھ لَچھ ٹو اَکھ قرورَس پٮ۪ٹھ چھِ یِوان بولنہٕ کَشمیٖری لینٛگویج چھِ سُہ لینٛگویج ییٚتہِ شُر شُر بَچہِ بَچہِ زانان چھِ اَمہِ لینٛگویج ہُنٛد یہِ چھِ اَکھ گورمٮ۪نٛٹ طرفی سَبجَکٹ سانٮ۪ن شُرٮ۪ن یِوان یہِ کرنان یِتھٕے پٲٹھۍ چھِ ہِندوستانکٮ۪ن کینٛہہ بیٚیہِ علاقَن اَنٛدَر تہِ تٕمَن ہٕنٛز پنٕنٮ۪ن علاقَن ہٕنٛز پَنٕنۍ زَبان بولنہٕ یِوان جیسے کہِ بوڈو چھِ یا بنٛگالَس منٛز چھِ یِوان بنٛگٲلی بولنہٕ کَشمیٖری زَبان ہٕنٛز مِٹھا تہٕ محبت مُحبتہٕ چھُ یہِ کَتھ ییٚلہِ یہِ اِنسان بولان چھِ اَتھ چھُ اَدبُک اَحتِرامَن ہُنٛد خَیال کٔرِتھ ہیٚکان اِنسان کانٛہہ تہِ الفاظ اِستعمال کٔرِتھ فار ایٚگزامپٕل چھِ یہِ کَتھ ییٚلہِ أسۍ پَنٕنِس اُستادَس سۭتۍ چھِ کَتھ کَران أسۍ چھِ تٔمِس ہَتہٕ حٲص اَن حٲص کینٛہہ حٲص جیسے کہِ یِتھ پٲٹھۍ اردوٗوَس منٛز چھِ آپ أسۍ اِستعمال کَران چھِ کشمیٖر اِتھ پٲٹھۍ اَکھ اِنسان یہِ چھُ اَدبَن پٮ۪ٹھ پیسُن ییٚلہِ اِنسان سُہ کَتھ کَرو اَمیُک اَدبَن ہُنٛد خیالی تھان ییٚلہِ کٲنٛسہِ زَنہِ سۭتی خاص تٔمِس زَنہِ ہُنٛد خیالی تٔمۍ سٕنٛدِ اَدبَن ہُنٛد تٔمۍ سُنٛد احتِرامُک خیالی تھان کَشمیٖری زَبانہِ ہٕنٛز خوٗبصوٗرتی چھِ یِہوے ییٚلہِ یہِ بولان چھِ اَمیُک سُر امیُک ساز یا امیِکۍ کانٛہہ تہِ حرفو الفاظ یُس پَران چھِ یہِ چھِ بَڑٕ خوٗبصوٗرتی سان یِوان پَرنہٕ ییٚلہِ تہِ أسۍ کٲنٛسہِ اِنسانَس سۭتۍ کَتھ کَرو أمِس چھِ یہِ ماے محبت بَڑاوان أمۍ سُنٛد دِلٕچ کَشِش چھِ یہِ بَڑاوان أمۍ سُنٛد عزت أمۍ سُنٛد وَکارَس پٮ۪ٹھ چھِنہٕ اَثَر اَمہِ زَبانہِ سۭتۍ پٮ۪وان اَمہِ ساتہٕ چھِ أمۍ سٕنٛز عرتَسٕے پٮ۪ٹھ گژھان عذاب ییٚلہِ یہِ اِنسان أمِس سۭتۍ بولان چھِ کَشمیٖری زَبان پنٕنِس رِجنَس ہُنٛد اَمہِ سۭتۍ چھِ سٲنۍ آسٲیش پَرنَس منٛز بیٚکہِ سٕنٛدِس خیالاتَن ہٕنٛز سَمجھنَس منٛز بیٚکہِ سٕنٛدٮ۪ن اَلفاظَن ہٕنٛز سَمجنَس منٛز آسٲیِش گژھان ییٚلہِ تہِ أسۍ پَننٮ۪ن بیٚکن رِجنَن ہٕنٛز کَتھ کَرو یا دِلہِ منٛز چھِ بولان ہِنٛدی یا بنگالَس منٛز چھِ بولان بنٛگٲلی یا گُجرات منٛز چھِ بولان گُجراتی یا کینٛہہ تہِ ریٖجَنَن ہِندوستانکٮ۪ن بیٚیہِ علاقَن منٛز چھِ یِوان کانٛہہ تہِ لینٛگویج بولنہٕ یِتھٕے پٲٹھۍ چھِ یَتھ کٔشیٖر ہِنٛدِس حِصَس منٛز کَشمیٖری یِوان بولنہٕ أمِس زَبانہِ ہُنٛد لُطُف انٛگٲز اُٹھنہٕ خٲطرٕ یُس کَشمیٖرَس منٛز لوٗکھ یہِ زَبان بولان چھِ اَدبَن ہُنٛد عزتُک خیال تھٲیِتھ سُہ چھُ بَڑٕ سکوٗنَت اِستعمال یا سکوٗنَت حٲصِل کَران اِنسان چھُ دِل خۄش تہٕ خۄشحال گژھان ییٚلہِ اَمہِ زَبانہِ ہُنٛد لُطُف چھُ